اَلسلامُ علیکُم تُہۍ چھِو حظ آسِم صٲب چھِو حظ یِم نَدوہ چھِ پرناوان ٹھیٖک چھا آ نَدوہ سکوٗل ڈِسٹِرٛک بڈگام آ تُہۍ ؤنۍتو حظ مےٚ سَر جی مےٚ ؤنۍتو تُہۍ مےٚ چھِ بَچہِ حظ پران ریڈِیَنٹ ریڈِیَنٹ پَبلِک سکوٗل تہٕ تَتہِ باسیو مےٚ تِمَن حظ وۄنۍ مےٚ چھِ تِم نٮ۪برٕے تَتہِ کَڑٕنۍ تَتہِ باسیو مےٚ حظ تِم چھِنہٕ پرٛاپر تَتہِ تَمہِ لٔگۍ تھوڑا نٔکھرٕ تہِ کَرٕنۍ بیٚیہِ چھِ ٹیوٗشَن فیٖس تہِ زیادٕ تَتہِ تہٕ بیٚیہِ چھُ دوٗر تہِ تِمَن گژھان اَہَن حظ اٮ۪ڈمِشَن فیٖس تہِ پیوٚو زیادٕ تۄہہِ تہٕ اس لیے چھُس بہٕ بہٕ اوسُس دَپان بہٕ کرٕ وۄنۍ اٮ۪نکویری یہِ أتھۍ سکوٗلَس کَرٕ بہٕ اٮ۪ڈمِشَن تُہۍ ؤنۍتو مےٚ

آچھا ٹھیٖک تُہۍ ؤنۍتو حظ مےٚ پنٛداہ ساس تہِ حظ ٹیوٗشَن فی کیٛاہ چھُ گژھان حظ اَچھا ساس رۄپیہِ اَتھ منٛز چھِ گہٕ گاڑِ ہُنٛد تہِ کِنہٕ گاڑِ ہُنٛد چھُ الگ اچھا اوٚتام چھُ چلو ٹھیٖک حظ چھُ مےٚ ؤنۍتو حظ تُہۍ سَبجَکٹ کیٛاہ کیٛاہ چھُو تُہۍ اَتہِ پرناوان کَتھ سُہ چھُ پران حظ سٮ۪کنٛڈَس

ٹھِ کَشمیٖری لینٛگ اچھا ٹھیٖک ٹھیٖک گوٚو اَمیُک مطلب گوٚو کشمیٖری تہِ چھُو تۄہہِ پرناوان اَتہِ تِکیٛازِ ہُتھ ییٚتہِ یِم پران ٲسۍ ریڈینٛٹ تَتہِ چھُنہٕ کشمیٖری ہُک حِسابہ کِتابہ کِہیٖنۍ تہٕ اِسلٲمی تہٕ تٲلیٖم اَہَن حظ اَمہِ سۭتۍ گوٚو نہٕ مہٕ مگر مسلہٕ گوٚو بَدَل اَمہِ سۭتۍ گوٚو یۄس مَدَر ٹنٛگ چھِ یِم چھِ وۄنۍ لاگان اَلگٕے ہُہ کَرُن یِمَن چھَنہٕ لینٛگویجی کانٛہہ باشاہ کَران تہٕ اَوَے اوس چلو

ٹھیٖک ٹھیٖک اہن حظ یَتھ ہُہ تہٕ بیٚیہِ چھا کالِفایڈ ٹیٖچَر چھا اَتہِ سٲری یِم چھےٚ بی اٮ۪ڈ وی اٮ۪ڈ چھا اچھا سُہ چھُ کَشمیٖری پَرناوان ٹھیٖک ٹھیٖک ٹھیٖک باقٕے یِم سَپوٹٕس اٮ۪کٹِوِٹیٖز چھِ ٹھیٖک ٹھیٖک بیٚیہِ ؤنۍتو تُہۍ مےٚ حظ یہِ بَس ٹایمِنٛگ کیٛاہ چھِ یَپٲرۍ تۄہہِ یَتھ روڈَس سٲنہِ اچھا بَس چھِ یِوان ساڑٕ ٲٹھ ہہ ٹھیٖک چلو ٹھیٖک حظ چھُ ٹھیٖک چلو أسۍ حظ کَرو اَتھ مُتعلِق حظ مَشوَر کَرو أسۍ گَرِ تہِ اَتھ سکوٗلَس اَہَن حظ أسۍ دِمو ٹھیٖک چلو ٹھیٖک ٹھیٖک حظ چھُ بہٕ دِمہٕ سکوٗلَس تہِ حظ نظر سکوٗلَس منٛز کیٛاہ حِساب حِساب چھُ تہٕ بہٕ وٕچھِ تہٕ بہٕ کَرٕ بیٚیہِ مَشوَر وشور تہٕ تۄہہِ چھُو یِہوٚے چھُنا تۄہہِ نمبر یِہوٚے چلو چلو ٹھیٖک حظ چھُ چلو السلام علیکُم